ہیٚلو ہیٚلو وعلیکُم سَلام آ تُہۍ چھِو حظ کِنٛگ بیکری آ اَسہِ حظ اوس آرڈَر ضروٗرت یَس یَس اَسہِ اوس آرڈَر کَرُن اَسہِ حظ ٲسۍ کیک کَرٕنۍ آرڈَر لگ بگ وُہ پٕنٛژٕہ آ بیٚیہِ حظ ٲسۍ أسۍ کنٛدی کُلچہِ کَرٕنۍ تہٕ بیٚیہِ ٲسۍ أسۍ کیٛاہ چھِ وَنان یِم حظ نَمکِیٖن کُلچہِ کَرٕنۍ لگ بگ پانٛژھ شےٚ کِلوٗ وَن بیٚیہِ حظ اوس اَسہِ اَہن حظ اَہن حظ اَسہِ چھِ فَنگشَن اَمی موٗجوٗب اوس اَسہِ کَرُن اَسہِ حظ کٔرۍزیٚو تُہۍ گۄڈنٮ۪تھ آ کٔندی کُلچہِ کٔرۍزیٚو اَسہِ تُہۍ لگ بگ پٲنٛژھ شےٚ کِلوٗ شےٚ کِلوٗ کٔرۍزیٚو تہٕ ہاں بیٚیہِ کٔرۍزیٚو تۅہہِ اَسہِ کیک پٕنٛژٕ تانٮ۪تھ بیٚیہِ کٔرۍزیٚو مٲنٛزِ رٲژ ہُنٛد کیک اَسہِ پنٛداہ تٲریٖخ چھِ اَسہِ پنٛدہٲمہِ کٔرۍزیٚو تُہۍ اَسہِ یہِ حظ کیکَن مہرازس خٲطرٕ ہَن تہٕ بیٚیہِ کٔرۍزیٚو تُہۍ یہِ ویٚنہِ سُے حظ سُے آ سُے حظ سُے پیٚسٹری کیکٕے چھَس بہٕ وَنان تُہۍ بَنٲوۍزیٚو سُہ دُ پُہر ڈَبُل سِٹوری بَنٲوۍزیٚو تُہۍ سُہ تُہۍ بَنٲوۍزیٚو ویسے شکلہٕ وولن ٹھیٖک چھا اَدٕ تیٚلہِ ہیٚکِو تُہۍ ترٛوپُہُر تہِ بَنٲوِتھ تُرٛپُہُر بَنٲے تُرٛپُہُر بَنٲوۍزیٚو تُہۍ تیٚلہِ ٹھیٖک بوٚڈ تَتھ لیٖکھۍزیٚو تُہۍ اِمتِیاز

ووٚنمو نہَ حظ پنٛدہٲمہِ پنٛداہ یُس حظ تۅہہِ وۅنۍ خۄش کَرو اتٮ۪تھ آسِنا کہِ بہٕ ما آیس وۅنۍ پانہٕ کِہیٖنٛی نہٕ تُہۍ وُچھو کانٛہہ اَصٕل پہم ڈِزاین وۅنۍ پانہٕ تہِ ہیٚکِو تُہۍ چوٗز کٔرِتھ سُہ پانہٕ کٔرِو تُہۍ کیٚنٛہہ اتٮ۪تھ وۅنۍ آ تُہۍ کٔرِو پنٕنہِ چویسہِ پٮ۪ٹھ مگر اَصٕل پَہمَتھ گژھِ آسُن کیٚنٛہہ فُلاوَر گژھن تتھ آسٕنۍ بیٚیہِ چھُ یہِ چھُ مہنٛدی خٲطرٕ تَتھ لیٖکھۍزیٚو تُہۍ یہِ اِمتیازَس ویہِ چھِناہ یہِ ویڈِنٛگ یِوان مہندی مہندی مُبارک سُہ تھٲوزیٚو تُہۍ تَتھ آ بیٚیہِ تھٲوِزِہوس أمِس چھُ صبریٖنا خانٛدارنہِ ناو سُہ تہِ تھٲوِزِہوس تَتھ سۭتٮ۪ن اَٹیچ

اَہن حظ بیٚیہِ چھِ اَسہِ کُلچہِ ضروٗرت مےٚ ووٚنمو نا کٔنٛدی لُکچس پانٛژھ شےٚ کِلو تھٲوِزیون بیٚیہِ تھٲوِزیٚو اَسہِ آ بیٚیہِ تھٲوِزیٚو تُہۍ یہِ نمکیٖن کُلچہِ تہِ زٕ ژور پانٛژ کِلوٗ بیٚیہِ تھٲ نہَ حظ آن لاینٕے أنۍ آن لاینٕے کَرو أسۍ یہِ اَچھا اَچھا

ٹھیٖک حظ ٹھیٖک حظ اَدٕ حظ اَدٕ حظ بہٕ حظ ترٛاوہو پیم۪نٛٹ کیٚنٛہہ نہَ حظ چھُنہٕ آچھا بِہِو وعلیکُم سلام